ہیلو اسلامُ علیکم آ مٮ۪م ٹھیٖک چھو حظ اۭں اصل پٲٹھۍ تُہۍ چھوا ٹھیٖک آ مٮ۪م مےٚ دوٚپ أسۍ کَرو یتھ بارس منٛز کتھ کہِ کووِڑس منز کوٗتاہ لواس گوٚو اَسہِ یہِ پَرنہٕ کِس معاملس منز ایجوکیشنس منز کوٗتاہ لواس گوٚو أسۍ کَرو آز أتھی بارس منز کَتھ ٹھیٖک چھا آ واریاہ کینہہ لواس گوٚو کووِڑس منز بہٕ ٲٕسس ییٚکیاہ بَچن پرناوان آ سُے گوٚو مےٚ تہِ پرابٕلم بہِ ٲسٕس پرناوان یِمن شُرٮ۪ن انگریٖزی مےٚ کیٛاہ گٔے کٲم تہٕ بہٕ ٲسٕس زوٗم کٕلاس دِوان یِم بَچہٕ ٲسۍ تِمن ٲسۍ نہٕ اَڑین ٲس نہٕ ایویلیبٕل فونٕے اَڑین ٲسۍ نہٕ نیٹ ؤرکٕے ایویلیبٕل گَژھان ٲسۍ واریاہ زیادٕ پرابلٕم امہِ وجہ سۭتۍ کیاہ گٔے کٲم یِم بَچہِ چھِ تِمن گوٚو واریاہ لواس تِمن روٗز لو پٔرفارمَنس یَتھ منزن تِمو پوٚرکھٕے نہٕ یتھ منزن اِنگلشس منز تہٕ سُہ روٗد پَتہٕ انسانس واریاہ یہِ احساس گوٚو پَتہٕ انسانس واریاہ کہِ یِمن بَچن کیاہ گوٚو یِمن بَچن گٔے واریاہ خرٲبی کووِڑ سۭتۍ کووِڑٕ سۭتۍ گٔے یِمن واریاہ خرٲبی یِمن بچن بیٚیہِ روٗدۍ بَچہِ أکسٕے جایہِ مطلب نہ روٗدۍ سکوٗل سِسٹم ٹھیٖک نہ کینہہ مطلب سکوٗلس منز ٲسۍ یِم شُرۍ ٲسۍ تِم ٲسۍ آف لاین ہیکان ٹیچرس وٕچھتھ اصل پٲٹھۍ ٲسۍ ٹیچرس سۭتۍ ہٮ۪کان کَتھ باتھ کٔرتھ مگر ییٚلہِ پتہٕ یہِ کووِڑ گوٚو شُرۍ روٗدۍ أکسٕے جایہِ أکس کَمرس منز تَمن روٗد سُہ محدوٗد اکھ سکوٗل سِسٹم یُس اوس سُہ روٗد تِمن محدوٗد أکس یَتھ کَمرس تام تَمہِ پَتہٕ کیاہ گٔے کٲم تِمو ہیوٚکُکھ نہٕ وٕچھتی کہِ سکوٗل کیاہ گوٚو اِوٕن اَڑیو شُریو وٕچھُک نہٕ دۄیو ؤریو پیٹھ سکوٗلٕے کیاہ گوٚو تمہِ پَتہٕ تِمن دِتُک فونس پیٹھ کٕلاس فونہٕ کہِ وجہ سۭتۍ گٔے تِمن ہٕنٛز أچھ خراب واریاہن بَچن گٔے أچھ خراب واریاہن بَچن گٔے یِمو سۭتۍ پرابٕلم کہِ مطلب فونٕچ اٮ۪ڈِکشن لارے بَچن تِم ٲسۍ نہٕ کٕلاس دِوان کِہینۍ تِم ٲسۍ بیٚہوان یوٗٹیوٗب وٕچھنہ تِم ٲسۍ بیٚہوان باقٕے باقٕے چیٖز یوٗز کَرنہِ ماحول تہِ گوٚو امہِ سۭتۍ واریاہ خراب مٮ۪م وٕنۍ چھِ پٔرِتھ ما حظ ہیوٚکُکھ لواس گوٚو واریاہ سکوٗل سِسٹمس گوٚو واریاہ لواس تہٕ اَدٕ کیاہ کٲشرس منز حظ کٲشُر چھُنٕہ حظ مُشکل اَدٕ کیاہ پرناوُن یہِ گَژھہِ آف لاین یُن ضروٗری پرناونہٕ تہٕ وۄنۍ کیاہ کَرو یہِ اوس قٕسمَتس یہِ کووِڑ تہٕ گوٚو وۄنۍ کیاہ ہیٚکو کٔرتھ چلو تیٚلہِ ہاں ٹھیٖک چھو ہاں ادسا بِہِو اَدٕکیاہ